کھیل کھیلنہٕ سۭتۍ چھِ أکِس اِنسان سٕنٛدِس جِسمَس منٛز واریاہ چیٖز گژھان بَنان اِتھ کٔنۍ زِ ییٚلہِ اِنسان کانٛہہ کُنہِ کھیلَس منٛز حِصہٕ چھِ نِوان پَتہ چھِ سُہ سُہ کھیل گِندان پَتہٕ چھِ سُہ جٲری تھاوان سُہ کھیل گِندُن تمہِ سۭتۍ چھِ تٔمۍ سُنٛد تٔمۍ سٕنٛدۍ دٮ۪ماغٕچ سونٛچنٕچ قوت بَڑان سُہ چھِ ہٮ۪کان صحیح تہٕ غلطَس منٛز واریاہ اَصٕل پٲٹھۍ فَرق کٔرِتھ تٔمۍ سٕنٛز تٔمۍ سٕنٛدِس تٔمِس منٛز چھِ یِوان صبر سُہ چھِ ہٮ۪کان کانٛہہ تہِ چیٖز بَرداش کٔرِتھ کینٛہہ تکلیٖف آسٮ۪س کینٛہہ شَرار آسٮ۪س سُہ چھِ ہٮ۪کان سُہ بَرداش کٔرِتھ سُہ چھِ آسان اگر کٲنٛسہِ کینٛہہ کٲنٛسہِ کینٛہہ پریشٲنی آسہِ تٔمِس چھِ سُہ قُوّت مِلان سُہ اَصٕل پٲٹھۍ حل کَرنٕچ تٔمِس منٛز چھِ یِوان تِم تٔمِس منٛز چھِ یِوان تٕم خٲصیت سُہ چھِ باقٕیَن ہُنٛد لیٖڈَر بَنان تہٕ سُہ چھِ تِمَن اَصلٕچ وَتھ ہاوان